دہ فیٚبَرؤری زٕ ساس بہہ وُہ مارٕچ کُنوُہ شیٚتھ تہٕ نَمنَمَتھ ژۄدہ اکٹوٗبَر زٕ ساس تہٕ تٕرُوا سَداہ نَوَمبَر زٕ ساس تہٕ شُراہ تٕرٛووُہ ڈسَمبَر زٕ ساس تہٕ وُہ